تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ تُہۍ چھُو حظ جُنید بشیٖر بٹ اہَن حظ آ تُہۍ چھُو حظ یہِ کیٛاہ چھُو تۅہہِ چھَوا یہِ بُک شاپ حظ اچھا تۄہہِ چھُ بُک چَلان حظ اہَن حظ تۄہہِ چھِوا حظ یہِ اَسہِ ٲس ایٚکچُؤلی کے اے ایسٕچ پرٛیپرٛیشَن کَران حظ اَسہِ اوس تَمہِ خٲطرٕ حظ مِٹیٖریَل ضروٗرت تُہۍ ؤنۍتو حظ اَسہِ بَنہِ نا یِم سارے بُکہٕ حظ اتِتھَس اہَن حظ تۄہہِ کُس کُس ٹایپ چھُ اَز ایویلیبٕل

اہَن حظ اہَن حظ اَمہِ کھۄتہٕ اَمہِ خٲطرٕ چھُ حظ تۄہہِ ای میل آے ڈی کانٛہہ بنٲومٕژ یَتھ پیٚٹھ أسۍ تۄہہِ سۭتۍ رٲبطہٕ ہیٚکو کٔرِتھ یا ای میل تھرٛوٗ ہیٚکو أسۍ تِم بُکہٕ تۄہہِ ترٛٲوِتھ تۄہہِ وُچھُو تُہۍ دِیِو تِمَن نظر یِم بُکٕس ہیٚکنا اَتھیٚن نیٖرِتھ

اہَن حظ ٹھیٖک حظ بیٚیہِ حظ چھَ یہِ کَشمیٖرَس متعلق یہِ نٔو کِتاب اَکھ درٛٲمٕژ تہٕ سۄ چھَو حظ تۄہہِ نِش ایویلیبٕل اہَن حظ آ تہٕ بیٚیہِ حظ چھِ مےٚ یِم کاپی حظ ضروٗرت کاپیِک مِٹیٖریَل گژھِ واریاہ اَصٕل حظ آسُن اہَن حظ اَدٕ حظ اَدٕ حظ شُکریہ حظ شُکریہ حظ تُلِو حظ بِہِو اَسَلامُ علیکُم